أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ بِسْمِ ٱللَّٰهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ اسلام علیکُم ورحمة الله وبركاته اَہنسا مےٚ ہسا چھِ فیورِٹ کِتاب قۄرانہِ پاک یۄس حضرتِ محمدؐ پٮ۪ٹھ نٲزِل سَپدے اکھ مُقدس کِتاب چھِ یہِ دُنیاہَس اَنٛدر یۄس حضرتِ محمدؐ ڈٲلۍ آیہِ دِنہٕ شیٚبہِ قدرٕ دۄہ یُس مُقدس شب چھُ ماننہٕ یِوان قۄرانہِ پاکَس چھِ اکھ فٔضیٖلت یہِ چھُ سۄ کِتاب یس اَسہِ دُنیہُک پرٛٮ۪تھ کُنہِ مرحلس منٛز بَکار چھِ یِوان یا برٛونٛٹھ چھُ پَکناوان یہِ چھِ سۄ کِتاب یۄس اَسہِ پرٛٮ۪تھ جایہِ ضروٗرت چھِ اَگر أسۍ اَمیُک مُطالعہ کرو اَسہِ چھُ دیٖن تہِ تَران فِکرِ تہٕ دُنیا تہِ تران فکرِ کیاہ چھُ بیٚیہِ چھِ یہِ سۄ کِتاب یتھ ییٚمیُک مُطالعہ کٔرِتھ أسۍ دُنیہکۍ تمام چیٖز چھِ یِمن پٮ۪ٹھ أسۍ نظر ہٮ۪کو ترٲیِتھ بیٚیہِ ہٮ۪کو أسۍ تِمن چیٖزن تِم چیٖز نٔوۍ چیٖز وٕچھِتھ یِم نہٕ سٲنِس ذٮ۪ہنَس منٛز آسن کیٚنٛہہ یا اَسہِ تصوُر آسن کٔرۍ مٕتۍ کیٚنٛہہ کہِ یہِ چیٖز ہسا چھُ دُنیہَس اَنٛدر بیٚیہِ چھُ أسۍ قۄرانہِ پاک سۭتۍ تِمن جایَن واتو أسۍ یِم جایہِ نہٕ اسہِ تصوُر آسن کرِمژٕ کینٛہہ کہِ یہِ حظ یہِ أسۍ ہٮ۪کو یِم جایہِ وٕچھِتھ اللہ تعالۍٰ سُنٛد نِظام ساروی ہنٛد کھۄتہٕ زیادٕ چھُ قۄرآنَس منٛز بَیان کٔرِتھ اللہ تعالیٰ سُنٛد نِظام یہِ گژھِ وٕچھُن اللہ تعالیٰ سٕنٛز قۄدرَت گژھِ وٕچھِنۍ سُہ چھِ قۄرانہِ پاکَس منٛز واضیا کٔرِتھ کہِ کَمہِ آیہِ چھُ اللہ تعالیٰ سُنٛد نِظام کَمہِ آیہِ چھُ اللہ تعالیٰ سُنٛد یہِ کَرامات کِتھ کٲٹھۍ ہن چھُ یہِ دُنیا اللہ تعالیٰ پَکناوان قۄرانہِ مُقدس کِتاب منٛز چھُ اَمیُک تَزکِر کٔرِتھ بیٚیہِ چھِ قۄرانہِ کٔریٖم سۄ کِتاب ییٚمہِ سۭتۍ أسۍ دُنیہَس اَنٛدر تہِ برونٛٹھ ہٮ۪کو پٔکِتھ تہٕ ٲخرَتس اَنٛدر تہِ برونٛٹھ ہٮ۪کو پٔکِتھ انشاہ اللہ قۄران پاکَس منٛز اللہ تعالیٰ فرماوان تُہۍ کٔرو سہ ییٚمہِ دُنیہُک یُس یہِ مےٚ کانیات بَنوٚومُت چھُ یہِ وٕچھِو سا تُہۍ تُہۍ کٔرو سا اَتھ پٮ۪ٹھ غورو فِکِر اللہ تعالیٰ ہَن کُس کُس چیٖز چھُ مخلوٗقن خٲطرٕ بَنوٚومُت کُس کُس چیٖز چھُ اللہ تعالیٰ ہَن پٲدٕ کوٚرمُت تہٕ تمِچ خوٗبصوٗرتی تُلِو سا تُہۍ دُنیہَس اَنٛدر دُنیہَس اَنٛدر چھُ با بے شک وٕچھُن لایکھ واریاہ اِنسان چھُ نہٕ ہٮ۪کان وٲتِتھ تِمن جایَن مَگر اَگر اِنسان قۄرانُک مُطالعہ کَرِ سُہ ہسا بے شک وٕچھ سُہ تِم جایہِ یِم جایہِ نہٕ سُہ پَنٕنہِ زنٛدگی منٛز وُچھِتھ ہٮ۪کہِ ہا کیٚنٛہہ بیٚیہِ چھِ یہِ سۄ مُقدس کِتاب ییٚمہِ سۭتۍ حضرتِ محمدؐ مرتب یُس تھزر تہٕ بَجر آو تٔمِس دِنہٕ اَمہِ قۄران مُقدس سۭتۍ بیٚیہِ ہسا چھُ اللہ تعالیٰ ہن فرمومُت پانہٕ کہِ اَمہِ قۄرانُک یہِ ہسا حِفاظت ہسا کرٕ بہٕ پانہٕ یہِ قۄران چھِ سۄ مُقدس کِتاب ییٚمہِ سۭتۍ أسۍ برونٛٹھ ہٮ۪کو پٔکِتھ